آ یوٚتانۍ زَن سانہِ ماحولیاتُک تعلُق چھُ خاص کَر بِلخصوٗص کَرٕ بہٕ کَتھ شہرِ سرینَگرٕچ تہِ بَڈٕ چھِ أسۍ وُچھان یُس زَن سٲنۍ آبی وصٲیِل چھِ یا یِم زَن سانہِ واٹَر باڈیٖز یَتھ زَن أسۍ وَنو یا جَنٛگل چھِ بَڈٕ گنٛدٕگی ہٕنٛدِس حالتَس منٛز چھِ اَسہِ یِم لَبنہٕ یِوان تِکیٛازِ اَتھ منٛز چھُ یِوان ژھۄٹھ ترٛاونہٕ پرٛٮ۪تھ کانٛہہ چیٖز یُس زَن ویسٹ چھُ گرِ نیران سُہ چھُ یِوان اَتھ منٛز ترٛاونہٕ کہِ اَمہِ کہِ وجہ سۭتۍ چھِ یِم بَڈٕ آلوٗد سپٔدۍمٕتۍ تہِ بیٚیہِ یُس زَن یوٚتانۍ مُنسپُلٹی یا باقیَن یِمَن متعلق اِدارَن ہُنٛد تعلُق چھُ تہِ یِم تہِ چھِ پَننہِ جایہِ پننہِ لٮ۪حاظہٕ کٲم کَران تہِ مَگر اَسہِ زیادٕ چھُنہٕ اَسہِ لَبنہٕ یِوان آن گرٛاوُنٛڈ زٔمیٖنی سطحس پٮ۪ٹھ چھُنہٕ اَسہِ تیٛوٗتاہ لَبنہٕ یِوان کیٚنٛہہ کہِ صاف چھُ گَژھان بیٚیہِ بیٛاکھ چیٖز چھُ ییٚتہِ ڈَمپِنٛگ سایٹ اَکھ چھِ اَسہِ شہر سرینَگرَس منٛز تہِ تَتھ منٛز چھُ یِوان یُس تہِ زَن ژھوٚٹھ چھُ نیران شَہرَس منٛز سُہ چھُ تور یِوان واتناونہٕ تہِ تَمہِ کہِ ذٔریعہِ چھُ پَتہٕ تَتہِ سُہ یِوان زالنہٕ چھُ یِوان یا کیٛاہ چھُ تَتھ سۭتۍ معاملہٕ یِوان کَرنہٕ تہِ تَمہِ کہِ وجہ سۭتۍ چھُ یُس زَن بَڈٕ آلوٗد یُس زَن مُشک چھُ سُہ چھُ پوٗرٕ شَہرَس منٛز پھیران تہٕ تَمہِ کہِ وجہ سۭتۍ یِم زَنہٕ لوٗکھ چھِ یَتھ شَہرَس منٛز روزان تہٕ تِمَن چھُ بَڈٕ مُشکِلاتَن ہُنٛد سامنہٕ پٮ۪وان کَرُن